ہِسٹری آف اِنٛڈیا گٔیہِ سِٹاٹ اَمہِ ساتہٕ اِنٛدس ویلی سِولازیشنَس سٍتۍ بیٚیہِ ییٚمہِ ساتہٕ یِم آرینٛز آ آرینٛز آیہِ اِنٛڈیاہَس منٛز تہٕ یِم گرٛوٗپ گٔیہِ ڈِسکرایِب اَتھ منٛز ویٚدِک اینٛڈ نان ویٚدکن پیٖریڈ ویٚدکَس منٛز ویٚدِک پیٖریڈس منٛز آو ہِنٛدوٗاِزم

پرٛاوُڈ ہِسٹاریکٕل موٗمینٛٹ چھُ میٛانہِ خٲطرٕ ییٚمہِ ساتہٕ اَے آر رحمانن زیوٗن آسکس لمڈان مِلینیم آسکر ایٚوارڈ زٕ ساس نَوس منٛز ایٚکسیپشنل لیٖڈٲرٕس یِم اِنٛڈِپینٛڈینس لالا راجپت راے بال گنگادر تِلک بِپِن چنٛدرا پال